وعلیکُم اَلسلام اہن حظ اصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اہن حظ اۭں آ آ کَتھ اوٚکیجَنَس خٲطرٕ کتھ اوٚکیجَنَس خٲطرٕ اوسوٕ نِمُت آچھا آچھا آچھا آچھا وۄنۍ چھُ نا حظ اہن حظ اۭں یِم چھِ واریاہ کَسٹمَر مےٚ کران فون پاے تہِ چھَنہٕ روزان کۄس پارکِنٛگ کۄس آ آ آ ٹھیٖک ٹھیٖک آز حظ چھُ گژھان گرٛام سَتھ ساس یہِ چھُ ڈِسکاوُنٛٹ وُنٛکیٚس تہٕ اسی لیے چھُ سَتھ ساس وُنٛکیٚس اہن حظ آ پونٛڈ تہِ چھُ ایٚویلیبٕل اہن حظ آ ہاں ہاں

اۭں اۭں اہن حظ آ مےٚ باسان کِٹۍ سیٚٹ مَہ تہٕ تھٲیتو رانی سیٚٹ روزوٕ اصٕل مےٚ باسان یہِ چھُ نا خانٛدرٕے مےٚ باسان رانی سیٚٹٕے تھٲیو آچھا آچھا آچھا ٹھیٖک ٹھیٖک اہن حظ آ آچھا ٹھیٖک بینٛگٕل ژور آچھا آچھا آچھا ٹھیٖک اہن حظ آ تِم تہِ چھِ اسہِ ایٚویلیبٕل ٹھیٖک ٹھیٖک کۄاک ٹیل چھِ أسۍ مگر سُہ حظ أسۍ چھِنہٕ کُنی کُنی کواک ٹیل کٕنان کیٚنٛہہ تۄہہِ پیٚوٕ زٕ نِنۍ تیٚلہِ چھِ ہیٚکان أسۍ دِتھ کَسٹَمَرَس ٹھیٖک ٹھیٖک

ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ اہن حظ آ آ مگر میٛٲنہِ حِساب موتی مالہ مَہ تھٲیو تُہۍ آ آ مَہ تھٲیو سُہ کِہیٖنۍ تَتھ چھُ بیٚیہِ ووٚتھمُت تہِ واریاہ تَتھ ییٖوٕ نہٕ پَگاہ پَگاہ اَگر تۄہہِ کٕنُن تہِ پیٚوٕ تَتھ یی نہٕ کِہیٖنۍ

چلو ٹھیٖک حظ چھُ ٹھیٖک چھُ تُہۍ ییٖزیٛو تیٚلہِ دُکانَس پٮ۪ٹھ ٹھیٖک چھا حظ

چلو ٹھیٖک چھُ اَدٕ حظ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ بہٕ تھاوٕ یِم لیٚکھِتھ چلو ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ نَہ حظ چھُنہٕ چلو بِہیٛو بِہیٛو